آ وۄنۍ چھُ آسہِ یَتھ باشس مُتعلِق زَبٲنۍ مُتعلِق بہٕ چھُس وَنان کہِ بہٕ اوسُس بہٕ چھُس کَلکَتا تہِ گوٚمُت بہٕ چھُس دلہِ تہِ گوٚمُت اور بہٕ چھُس گوٚمُت پَنجاب تہِ اور پَنجابس منٛز آیہِ گٔے نہٕ مےٚ تۭژاہ پرابلَم کیٚنہہ بولنَس منٛز دلہِ منٛز تہِ گٔے نہٕ تۭژاہ پرابلِم کینٛہہ اَلبتہٕ ویسٹہٕ بینگال کَلکَتا یَتھ وَنان چھِ تَتھ منٛز گٔے مےٚ تھوڑا پرابلِم کیازِ تَتہِ ٲسۍ تِم بَنگٲلۍ وَنان تَتہِ اوس واریاہ سُہ سَمجُن تہِ مُشکِل اور بولنٕچ ٲسۍ نہٕ کَتٕھے سِٹارٹَس تہٕ اَلبتہٕ تَتہِ کٔر اَسہِ پَتہٕ اَسہِ چھِ مَدر لینگویج چھِ اَسہِ ہِندی اور ہِندیِس منٛز کٔر اَسہِ تِمن سۭتۍ مطلب کَتھ ٲسۍ أسۍ کران پانہٕ ؤنۍ اَگر تھوڑا تھوڑا تھوڑا تھوڑا ٹایم کیازِ مےٚ چھُ واریاہ ٹایم تَتہِ گُزورمُت واریاہ ٹایم اور وارٕ وارٕ کوٚر مےٚ واریاہ کوٗشِش کہِ مےٚ توٚگ پَتہٕ واریاہ تھوڑا بہت توٚگ مےٚ ویسٹہٕ بینگالُک تہِ مَگر پرابلِم تہِ گٔے مےٚ سِٹارٹَس واریاہ اَلبتہٕ اِنڈین دیُت اَسہِ تَتہِ ہِندی لیگویج یۄس چھےٚ تٔمۍ دیُت اَسہِ واریاہ ساتھ تَتہِ اور پَتہٕ گوٚو سورُے مُکَمل تہٕ پَتہٕ ہیٚوٚچھ مےٚ واریاہ بَگٲلۍ تہِ اور مےٚ ؤنکیٚنس تہِ ہیٚکہٕ بہٕ بَنگٲلۍ پٮ۪ٹھ اَصٕل پٲٹھۍ کَتھ کٔرِتھ سَمجان چھُ تہٕ ہیٚکان تہِ چھُس بہٕ کیازِ مےٚ دِیُت تَتہِ تقریٖبن پانٛژھ ٲٹھ ؤرۍ دِتۍ مےٚ تَتہِ تہٕ مطلب تَتین دیُت اَسہِ مَگر ہِندۍ باشا یۄس چھےٚ اَسہِ تٔمۍ دیُت اَسہِ واریاہ سپوٹ تمہِ ساتہٕ تتہِ ہیٚوچھ اسہِ یہِ پَتہٕ اَسہِ تَمے سۭتۍ بَنگٲلۍ او کے شُکرِیا